آ یِم گامٕکۍ بَچہِ چھِ آسان تِمن چھِ واریاہ بینِفِٹ گیمزٕو سۭتۍ مِلان اگر بہٕ کَتھ کَرٕ بہٕ چھُس پانہٕ أکِس گامَس منٛز روزان اگر بہٕ کَتھ کَرٕ پَنُن بینِفِٹ یُس مےٚ مانَس ملیو گیمزٕو سۭتۍ بینِفِٹ سُہ بینِفِٹ چھُ یہِ کہِ اَکھ سوشل اِنٹَریکشَن چھُ ملان لایِک اَگر بہٕ کَتھ کَرٕ زٕ ساس تہٕ اَردہَس منٛز گووُس بہٕ اکہِ ؤریہِ کَبَڈی گِنٛدنہِ راجوری تَتہِ سَمکھے مےٚ واریاہ واریاہَن ڈِسٹِرکَن ہِنٛدۍ لٔڑکہٕ اینٛڈ تِمن سۭتۍ چھُس بہٕ وٕنہِ تہِ اِنٹَچ اینٛڈ سُہ سٕرکٕل اَکھ گوٚو مےٚ کِریٹ امہِ گیمہِ سۭتۍ یِتھٕے پٲٹھۍ گوس بہٕ زٕ ساس تہٕ اَکوُہَس منٛز گوس بہٕ فُٹ بال گِنٛدنہِ سُگام ویلی تہٕ تَتہِ تہِ گٔے مےٚ واریاہَن نَفرَن سۭتۍ اِنٹرٛیکشن واریاہَن گورمینٛٹ بوڈیٖزَن سۭتۍ اِنٹرٛیکشَن واریاہَن آفِسرسَن سۭتۍ اِنٹرٛیکشن اینٛڈ سُہ اِنٹرٛیکشَن بَنیوو مےٚ اَکھ سٕرکٕل اَکھ اینٛڈ تَمہِ سۭتۍ روٗدُس بہٕ اِنٹَچ وِد دَ پیٖپٕل تٔمۍ کوٚر مےٚ واریاہ بینِفِٹ بیٚیہِ چھُ اگر بہٕ گیمزَن ہِنٛز کَتھ کَرٕ گیمزٕو سۭتۍ چھِ أسۍ گامٕکۍ شُرۍ یِم چھِ تِمن چھُ اَکھ ہیبِٹ آسان تِم چھِ شامَن پٔر پرٛیتھ دۄہ گِنٛدنہِ گَژھان یا گَژھان کرکیٹ گِنٛدنہِ یا گَژھان فُٹ بال گِنٛدنہِ یا والی بال گِنٛدنہِ یا کبڈی گِنٛدنہِ یا کھو کھو گِنٛدنہِ اینٛڈ تَمہِ سۭتۍ چھ سٲنۍ یہِ صحَت چھُ سُہ چھُ بِلکُل ٹھیٖک روزان سُہ چھِ اَکھ مینٹینٕڈ روزان بیٚیہِ اگر أسۍ کَتھ کَرو گیمزٕو سۭتۍ مِلیے مےٚ واریاہ بینِفِٹ مےٚ مِلیو اَکھ ایکٕسپوجر تہِ پَننِس لایِف سِٹایِلَس باقٕے چیٖز تہِ مِلیے